مےٚ ہَسا کرے کیٚب بُک تہٕ بہٕ ہَسا چھُسو تۅہہِ وَنان کہِ اَمہِ روٗٹہٕ ما یِیِو تُہۍ کیٚنٛہہ ییٚمہِ یۅس روٗٹ یہِ ڈیریکشن ٲسۍ ہاوان بیٚیہِ تۅہہِ کوٗتاہ ٹایم لٔگوٕ اَمہِ روٗٹہٕ کِنۍ یِنس تِکیٛازٕ اَتھ روٗٹس چھِ چَلان کٲم کَنسٹرٛکشن یہِ چھِ خراب گٲمٕژ منٛزس وتھ تہٕ تۅہہِ پَزوٕ تُہۍ چھُوٕ وۅنۍ نٔوو نَیہِ روٗٹہٕ کِنۍ یُن بیٚیہِ وَتہِ کِنۍ یُن تہٕ اَتھ دِیِو مےٚ ٹایم تُہۍ کٍتِس کالس منٛز ہیٚکِو اَمہِ روٗٹہٕ نَیہِ روٗٹہٕ وٲتِتھ